اگر أسۍ کَتھ کَرو اٮ۪ڈوانسٕڈ ٹوٗلٕز یِم زَن استعمال چھِ گژھان اٮ۪کٕسرے سی ٹی سِکین اٮ۪م آر آیی سکین خٲطرٕ ہسپتالَن منٛز تِم چھِنہٕ ییٚتہِ مَیسر اَسِہ کینٛہہ اَسِہ چھِ ییٚتہِ أنٛدۍ پٔکۍ ہسپَتال یِمَن منٛز زَن عام ٹٮ۪سٹ بٕلَڈ ٹٮ۪سٹ یوٗریٖن ٹٮ۪سٹ یِم چھِ گَژھان تَتھ منٛز بے شَک مگر یِم زَن سٔنجیٖدٕ ٹٮ۪سٹ چھِ مثلن اٮ۪م آر آیی سِکین چھُ سی ٹی سِکین چھُ یِم ٹٮ۪سٹ چھِنہٕ گژھان یِمَن ہسپَتالَن منٛز کینٛہہ تہٕ یِمَن باپَتھ چھِ اَسہِ پٮ۪وان رُخ کَرُن واریاہ دوٗر اَسِہ چھُ پٮ۪وان سِکِمٕز گژھُن یا اَسہِ چھُ پٮ۪وان آوُٹ سایڈ ڈِسٹرک یا آوُٹ سایڈ ایریا تہِ پٮ۪وان گژھُن واریاہ دوٗر یِمَن ٹٮ۪سٹَن خٲطرٕ تِکیازِ اَسہِ چھِنہٕ یِم اٮ۪ڈوانسٕڈ ٹوٗل ییٚتہِ پرٛیزَنٛٹ أنٛدۍ پٔکۍ ہسپَتالَن منٛز یِم تہِ اَسہِ أنٛدۍ پٔکۍ ہَسپَتال پٮ۪وان چھِ یِمَن منٛز چھِنہٕ ییٖتیاہ اٮ۪ڈوانسٕڈ ٹوٗل کینٛہہ اٮ۪کٕسرے سی ٹی سکین اٮ۪م آر آیی سکین خٲطرٕ چھِ آ وۄنۍ چھِ گژھان ٹٮ۪سٹ اَتہِ یِمٕے عام ٹٮ۪سٹ چھِ گژھان شُگَر ٹٮ۪سٹ یا بٕلَڈ ٹٮ۪سٹ اگر چھُ تَتھ منٛز یا یوٗریٖن ٹٮ۪سٹ یِم عام ٹٮ۪سٹ چھِ اَتہِ گژھان بے شَک مگر یِم زَن سٔنجیٖد ٹٮ۪سٹ چھِ تِم چھِنہٕ ہرگِز ییٚتہِ گژھان یِمَن خٲطرٕ اَسِہ رُخ چھُ پٮ۪وان واریاہ واریاہ دوٗر کَرُن تہٕ یِمو زَن سۭتۍ چھِ أسۍ مُشکلات واریاہ پیش یِوان تہٕ یِم ٹٮ۪سٹ کَرنہٕ خٲطرٕ چھِ اَسِہ پٮ۪وان واریاہ دوٗر گژھِ گژھُن تہٕ اگر بہتر گٔیے اگر یِم ٹٮ۪سٹ اَسِہ ییٚتی گژھِ ہا نزدیٖکی ہَسپَتالَن منٛزٕے تہٕ اَسِہ تہِ واتہِ ہا واریاہ سہوٗلیت تہٕ مگر یہِ سہوٗلیت چھِنہٕ اَسِہ ییٚتہِ فراہم گژھان کینٛہہ تِکیازِ اَسِہ چھِنہٕ یِم چیٖز اٮ۪ڈوانسٕڈ ٹوٗل ییٚتہِ پرٛیزَنٛٹ کینٛہہ نہ چھِ تیُٚتھ کینٛہہ فیسَلٹی تیٖژاہ خاص یُس زَن أکِس عام اِنسانَس سہوٗلیت واتہِ ہا تہٕ سہوٗلیت سہوٗلیت چھنہٕ واتَان کینٛہہ اَتھ برعکٕس چھِ اَسِہ واریاہ مُشکلات پٮ۪وان وٕچھِنۍ یِمو ٹٮ۪سٹو خٲطرٕ یا یِمَن ٹٮ۪سٹَن خٲطرٕ اَسِہ پٮ۪وان چھُ گژھُن دوٗر تہِ یِم مُشکلات چھِ اَسِہ پٮ۪وان وٕچھِنۍ یِم مُشکلات چھِ أسۍ عام اِنسان ییٚتہِ سٲری وٕچھتٕے تِکیازِ اَسِہ چھِنہٕ ییٚتہِ ؤنہِ اٮ۪ڈوانسٕڈ ٹوٗل کِہینۍ تہٕ وۄںۍ یِم عام ٹٮ۪سٹ چھِ تِم چھِ گژھان مگر بہتر گٔیو اگر یِم ٹٮ۪سٹ ییٚتہِ تہِ گژھن أسۍ بَچہو واریاہ اَسِہ گژھِ ہا واریاہ سہوٗلیت تہٕ اَسہِ مِلہِ ہا واریاہ راحت اگر یِم ٹٮ۪سٹٕزَن ییٚتہِ اَسہِ میَسر روزٕ ہَن تہٕ یِم اٮ۪ڈوانسٕڈ ٹوٗل چھِ یِم تہِ اگر اَسہِ ییٚتہِ روزٕ ہَن تہٕ یہِ گٔیے وار واریاہ بہتر سانہِ خٲطرٕ یہِ یا عام اِنسان یِم چھِ غریٖب طبقہٕ چھِ تِمَن خٲطرٕ گٔیے واریاہ آسان تہٕ سہوٗلیت تہِ واتہِ تِمَن واریاہ